اکھ فٮ۪برؤری زٕ ساس زٕ پانٛژھ اکتوٗبر زٕ ساس ٲٹھ ژۄداہ سٮ۪پٹمبَر زٕ ساس ژۄداہ تٕرٛہ اکٹوٗبَر زٕ ساس تہٕ شُراہ